ہیٚلو وَعلیکُم السَلام اَلسَلامُ علیکُم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک اسہِ نِیے تۄہہِ نِش فوٗن اسہِ نِیے تۄہہِ نِش تَمہِ دۄہ اوس ڈیٹ ٲں شاید دَہ دَہ اَگستہٕ اوس اۭں یہِ چھُ سیمسنٛگ کمپٔنی ہُنٛد مےٚ گٔے اَتھ فوٗنس وارِیاہ پرٛابلِم یہِ چھُنہٕ فنٛکشن یہِ چھُنہٕ فنٛکشن کَران اصٕل پٲٹھۍ کِہیٖنۍ اَتھ چھَنہٕ سِم نیٚٹؤرک تہِ اصٕل کِہیٖنۍ اَتھ چھَنہٕ باقٕے فنٛکشنٕز تہِ نہٕ اصٕل کِہیٖنۍ یہِ چھُ ہینٛگ گَژھان ایی فنٛکشن اَتھ چَھنہٕ فنٛکشن اصٕل پٲٹھۍ کِہیٖنۍ ہینٛگ چھُ گَژھان نیٚٹؤرک چھُس نہٕ اصٕل پٲٹھۍ یِوان کِہیٖنۍ

اہن حظ چَلو ٹھیٖک چھُ بہٕ بہٕ کَر یِمہٕ اور شاپس پٮ۪ٹھ کمہِ ٹایمہٕ چَلو ٹھیٖک چھُ تُہۍ ہیٚکوا اَتھ فوٗنس یہِ رٔٹوا تُہۍ واپس کِنہٕ بہٕ ایٚکٕسچینٛج کٔرِو چَلو ٹھیٖک حظ گوٚو تیٚلہِ کٔرِزیٚو ضروٗر یِمہٕ بہٕ تیٚلہِ صُبحٲے کٔرِزیٚو مےٚ تیٚلہِ مےٚ آے یہِ مےٚ آے یہِ وارِیاہ کامیٚو موٗجوٗب مگر مےٚ آو نہٕ امہِ فونہٕ سۭتۍ کانٛہہ تہِ فٲیدٕ بہٕ آنمو تیٚلہِ رِسیٚپٹہٕ سۭتۍ تُہۍ وچھُو یہِ نِیے مےٚ تۄہہِ نِش دہ ساس رۄپیہِ فوٗن چَلو ٹھیٖک چھُ امہٕ فونہٕ سۭتۍ آو نہٕ مےٚ کانٛہہ تہِ فٲیدٕ یہِ گوٚو بٔلۍ نۄقصانٕے صِبحٲے امہِ صِبحٲے چَلو ٹھیٖک حظ گوٚو ضُروٗر کٔرزیٚو تیٚلہِ صُبحٲے یِمہٕ بہٕ شاپس پٮ۪ٹھ ضُروٗر چَلو ٹھیٖک حظ گوٚو تیٚلہِ اَدٕ کیاہ اَلسَلام علیکُم